گۄڈنیُک آرڈر یُس مےٚ کرییو تمیُک اٮ۪کٕسپیٖرینٕس روٗد وارِیاہ اصٕل کیٛازِکہِ مےٚ کوٚر آرڈر اکھ ٹرٛیولِنٛگ بیگ بیٚیہِ واچ تہٕ یُس مےٚ یہِ آرڈر کوٚر یہِ روٗد وارِیاہ اصٕل کامیاب آرڈر کیٛازِ کہِ یُس مےٚ بیگ کوٚر آرڈر سُہ تہِ ووت واچ تہِ وٲژ کلر تہِ سیم کالٹی اصٕل بیٚیہِ ٹایمہٕ برٛونٹھٕے ووت ٹایمہٕ پتھ ووت نہٕ کیٚنٛہہ کیٛازِ کہِ یِمو ووٚن گۄڈنٮ۪تھ ژےٚ ہسا واتی یہِ سَتہِ دہہ یہِ ووت پانژھِ دہہِ تہٕ بہٕ گوس وارِیٖاہ خۄش مےٚ دوٚپ نَہ یہِ چھُ اصٕل چیٖز تہٕ پرٛوڈکٹس ٲس کالٹی تہِ وارِیاہ اصٕل کلر تہِ اوس سیم یُس مےٚ آرڈر اوس کوٚرمُت بیٚیہِ ییٚلہِ مےٚ یہِ آرڈر کوٚر مےٚ وُچھ گرِکیو تِم تہِ گٔے خۄش تِمو دوٚپ نَہ گۄڈنٮ۪تھ بامبریوس بہٕ مےٚ دوٚپ نَہ کیٛاہ کَروتہٕ پونٛسہٕ دِتۍ مےٚ یِمن تَمہِ پتہٕ ییٚلہِ مےٚ آرڈر ووت سورٕے سُہ آو لڑکہٕ ہٮ۪تھ بیکہِ پٮ۪ٹھ تہٕ تَمہِ پتہٕ دِتۍ مےٚ تٔمِس پونٛسہٕ رٹھ سا یہِ کے چھی پونٛسہٕ بیٚیہِ اوس تتھ ڈِسکاوُنٛٹ تہِ اصٕل تہٕ نٮ۪صبا نٮ۪صٕب ٲسۍ فرق آرجِنل پرٛایِس تہٕ ڈِسکاونٛٹس منٛز تہٕ یہِ یہِ گۄڈنیُک پرٛوڈکٹ یُس مےٚ آرڈر کوٚر تمیُک اٮ۪کٕسپیٖرینٕس روٗد مےٚ وارِیاہ زیادٕ اصٕل پٮ۪کیٚجِنٛگ یۄس ٲس سۄ تہِ ٲس وارِیاہ اصٕل چیٖز تہِ اوس اصٕل کلر تہِ اوس اصٕل سورٕے اوس آصٕل بہتریٖن ٹایمہٕ برٛونٹھ ووت اصٕل پٲٹھۍ کالٹی بہٕ تہِ گوس خۄش مےٚ دوٚپ نَہ چھُ اصٕل چیٖز تہٕ سورٕے اوس آصٕل